السلامُ علیکُم ورحمتہ اللّٰہِ وبرکاتہٗ تُہُۍ چھِو حظ ٹھیٖک اہن حظ أسۍ حظ ٹھیٖک شُکُر حظ خۄدایس کُن تُہُۍ چھِو حظ پانہٕ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ آ تُہُۍ ؤنتو مےٚ اَکھ کَتھ تُہۍ چھِوا بابا ہوٹلہٕ پٮ۪ٹھ آ اَسے بَریانیِ ٲسوٕ تۄہہِ مٔنٛجمٕژ آرڈَر کٔرمٕژ اہن حظ آ اسے ٲس کٔڑمٕژ سۄ اسے اوسوٕ فون کوٚرمُت تۄہہِ اسہِ تھٲیِو بِریانی ہاں اسہِ کیازِ وٲژ نہٕ سۄ ٹایِمَس پٮ۪ٹھ کیاہ مان ژٕ کیاہ باقٕے ٲسِوٕ گۄڈٕ ٲسِو تَس سُنٛد خَیال تھاوان ییٚمہِ تۄہہِ ونمُت آسنو ہاں مےٚ چھِ پاے تۄہہِ چھِو واریاہ یِم آسان کسٹمر مگر سون تہِ تھٲیِو خَیال أسے وَقتَس پٮ۪ٹھ چھِ کران آرڈَر تۄہہِ دِمہو پَنٕنۍ پونٛسہٕ اَتھَس کیتھ کھِیمہو نہٕ کینٛہہ آ ییٚلہِ نہٕ تُہۍ پَننٮ۪ن پونٛسَن یہِ چھِو پَننہِ پونٛسَن چھِو کھوژان تِتھٕے کٔنۍ چھِ أسۍ تہِ اَسہِ تہِ گَژھِ واتُن ٹایِمَس پٮ۪ٹھ وَقتہٕ وِز وَقتُک خَیال تھٲیِو تُہۍ آ یہِ کر گَژھِ یہِ سون یہِ یُس اسہِ کوٚرمُت چھُ بِریانی آرڈَر یہِ کر واتہِ وۄنۍ اسہِ یہِ تہِ چھِ کانٛہہ کَتھ آسَن کُنہِ چیٖزُک کانٛہہ ٹایِم تہِ آسان آ کٔرِو کٲم تُہۍ اسہِ کٔرِو یہِ ڈیٚلِوَرٕے یہِ آرڈَر مان ژٕ اسہِ سوٗزِو وۄنۍ یہِ تہٕ أسۍ تہِ کھیٚمہاو آد کیاہ باقٕے چھِو سٲری ٹھیٖک یہِ پَزِ نہٕ مگر کرُن یَس سُنٛد آسہِ تَس گوٚو ڈیٚلِور کَرُن سوزُن ییٚمۍ یہِ آرڈَر آسہِ کَوٚرمُت چلو بیٚیہِ چھِوا سٲری ٹھیٖک آ شُکُر خۄدایَس کُن تُہۍ چھِوا اَتہِ ٹھیٖک آ چلو بِہِو خۄدایس حَوال تہٕ وۄنۍ تھٲیِزیٚو خَیالٕے وَقتُک بیٚیہِ سوٗزِ زیٚو اسہِ یہِ بِریانی چھِ بَنٲمٕژ یِتہِ سوٗز زیٚو وۄنۍ اَسہِ چلو السلامُ علیکُم